اگر حظ ریسپی ہِنٛز کَتھ یی کَرنہٕ ریسپی منٛز چھُ مےٚ لگان زیادٕ تَر خۄش اگر بہٕ پَننہِ حِساب وٕچھ مےٚ چھِ لَگان میگی یٲژَن سۄ حظ چھُ مےٚ امہِ موٗجوٗب مَطلب سۄ چھِ مےٚ ہَمیش کے لیے چھِ سُہ مےٚ مَطلب خۄش لگان آ تہٕ یہِ حظ چھِ مےٚ امہِ موٗجوٗب خۄش لگان کیازِ کہِ اَتھ حظ چھِ اَکھ حظ چھِ مَطلب اَخراجات تہِ کَم لگان بیٚیہِ حظ چھِ یہٕ جلدی تیار تہِ گَژھان اَتھ منٛز حظ چھِ آسان اَتھ حظ چھُ پَنُن مَسال آسان سۭتۍ بیٚیہِ حظ چھِ اَتھ گَرِ ترٛٲیِتھ ہٮ۪کان یہِ ٹَماٹرٕز تہٕ نِیوٗل نیٖلۍ مَژرانٛگَن حظ چھِ ہٮ۪کان ترٛٲیِتھ ییٚلہِ حظ یہِ بَنان چھِ اَتھ حظ چھِ یُتھ لزیٖز مُشُق یِوان اَتھ حظ چھُ سُہ مَزٕ لگان کھٮ۪نَس اَمہِ موٗجوٗب حظ چھِ مےٚ یہِ واریاہ زیادٕ پَسَنٛد یِوان